سون سَوال چھُ خیالات کَمہِ رِلیٹِڈ سِومِنٛگ اِنَسٹرٛکٹر خٲطرٕ اَسہِ کٔشیٖرِ مَنٛز پَزَن اَسہِ کالِفایڈ اِنَسٹرٛکٹَر آسٕنۍ سِومِنٛگ خٲطرٕ آز چھِ أسۍ ونو سِوِمِنٛگ چھِ ساروی کھۄتہٕ زیادٕ ضٔروٗری سانہِ روز مرہ زندگی خٲطرٕ یِم یہِ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ دِوان یہِ چھِ اگر خۄدا رٔچھِن پوٗرٕ صحت مند کران یہِ چھِ اَسہِ واریہو چیٖزو نِش بچاوان یِتھ کٔنۍ اگر کانٛہہ آبَس مَنٛز گوٚو یا آبَس مَنٛز پیوٚو ؤسِتھ پیوٚو تٔمِس ہٮ۪کو کِتھ کٔنۍ ہٮ۪کو أسۍ سُہ بَچٲیِتھ سُہ نفر کِتھ کٔنۍ ہٮ۪کو أسۍ سُہ اگر کانٛہہ کینٛہہ کٔشیٖرِ مَنٛز چھِ واریاہ زیادٕ کیس یِوان ییٚمہِ کہِ خُدکشی ہِنٛدۍ آبَس مَنٛز وۄٹہٕ دِوان اَسہِ کِتھ کٔنۍ پَزَن تِمَن بَچاوٕنۍ تٔمِس خٲطرٕ تَتھ خٲطرٕ تہِ چھِ یہِ واریاہ زیاد ضٔروٗری یا کُنہِ جایہِ اگر سٔہلابُک معاملہٕ آو تَتھ خٲطرٕ تہِ چھُ یہِ واریاہ زیاد ضٔروٗری یہِ سِومِنٛگ اِنَسٹرکٹر چھِ کران واریاہ زیادٕ ضٔروٗری رول کَران کٲم کا سِکِل ڈٮ۪ولَپمٮ۪نٛٹَس مَنٛز اَتھ مَنٛز چھُ اَسہِ پَزِ گۄڈنیُک چھُ اَسہِ تھاوُن نظرِ نَظَر گاڑٮ۪ن ہٕنٛز تَمیُک مَطلَب گوٚو اسہِ پَزِ گۄڈٕ تِمَن کَرُن اصٕل پٲٹھۍ یِم سُہ ہیٚچھنہِ یِوان چھِ یہِ سِومِنٛگ کَرُن اَسہِ پَزِ تِمن گۄڈٕ پوٗرٕ پٲٹھۍ گایڈ کَرُن زٕ یِم زٕ اِنسان چھِ نہٕ آسان کُنی کینٛہہ زٕ اِنسان چھِ نہٕ آسان ایک جیسا نہیٖں ہوتا ہے مَطلَب زٕ سِوِمَر چھِنہٕ آسان اَکے حِسابٕکۍ کینٛہہ تِمن پَزِ تِمن چھُ اَسہِ دیُن ڈِفرَنٹ حِساب مُختَلِف حِساب چھُ اَسہِ تِمَن یہِ دیُن ہیٚچھناوُن سِوِمِنٛگ ہر کٲنٛسہِ چھُ آسان پَنُن پَنُن پَنُن پَنُن حِساب سِوِمِنٛگ ہُنٛد تِمن لَگیٛا کم ٹایم یا ژیر ژیر ٹایم اتھ مَنٛز چھُ اَسہِ گۄڈٕ کَرُن یِمن نظر تھاوٕنۍ یِمن پٮ۪ٹھ تھاوو نَظَر یِم کِتھ کٔنۍ چھِ یِمن کوٗتاہ چھُ ہیوٚچھمُت یِمن چھِ وٕنہِ چھِ یِم گۄڈَے آمٕتۍ ہیٚچھنہٕ کِنہٕ یِمن چھُ کینٛہہ تھوڑا بہت اَمیُک حِساب پَے یہِ کِتھ کٔنۍ چھُ یہِ کَرُن آسان اَسہِ پَزِ تِمَن گۄڈٕ کَرُن اٮ۪سٮ۪سمٮ۪نٛٹ کَرُن چھُ اَسہِ تِمَن پَتہٕ چھُ اَسہِ تِمَن کران بَڑھاوان تِمَن اُمیٖد بَڑھاوان تِہُنٛد بُلندی کران ہہٕ دپان چھِ تِمن تُہۍ چھُو تۄہہِ چھُو واریاہ چیٖز تَگان تِمن چھُ اَسہِ حوصلہٕ بَڑھاوَن زِ تِم گٔژھ اصٕل پٲٹھۍ یہِ ہیٚچھُن تِمن گوٚژھ نہٕ اگر کٲنٛسہِ آسہِ کم تَگان یا زیاد تَگان تٔمِس گوٚژھ نہٕ گَژھُن أنٛدٕر کِنۍ یہِ محسوٗس کہِ بہٕ چھُس یہِ ناقٲبل مےٚ چھِنہٕ یہِ تَگٲنی تَمہِ سۭتۍ گَژھِ تٔمِس زیادٕ ٹٮ۪نشَن تہٕ سُہ گَژھِ اَمہِ چیٖزٕ نہِ سُہ وَنہِ بہتر چھُ اَمہِ نِش دوٗرٕے روزُن اَوَے پَزِ اَسہِ ہر کٲنٛسہِ سۭتۍ حوصلہٕ اندٲزۍ کَرُن پَتہٕ چھِ أسۍ تِمَن واریاہ ٹیٚکنیٖک ہیٚچھناوان یِتھ کٔنۍ سٹرٛوک ٹیٚکنیٖک چھِ أسۍ تِمن ہیٚچھناوان ییٚمہِ سۭتۍ أسۍ ایٚکسپٲٹ گایڈٮ۪نٕس چھِ أسۍ دِوان تِمَن کِتھ کٔنۍ چھُ یہِ ہیٚچھُن یہِ کِتھ کٔنۍ چھُ اَسہِ پھٕٹراوٕنۍ برٛیک ڈاوُن کَرٕنۍ موٗمٮ۪نٛٹٕز کِتھ کٔنۍ پَتہٕ چھِ تِمن اَسہِ فیٖڈ بیک کَرُن کِتھ کٔنۍ چھُ اَسہِ تِمن دَپُن تُہۍ کِتھ کٔنۍ کُنہِ جایہ اگر تِمن گَژھِ تھوڑا بہت اونچا نیٖچا گَژھِ اَسہِ پَزِ تِمَن وَنُن تُہۍ کِتھ کٔنۍ چھُو ٹھیٖک کَرُن سُہ تہٕ کِتھ کٔنۍ پَتہٕ چھُ تِمن اَسہِ بیاکھ چیٖز ہیٚچھناوُن واٹر سیفٹی آبُک سیفٹی کِتھ کٔنۍ چھِ سُہ چھُ اَسہِ واریاہ زیادٕ ضٔروٗری چیٖز یہِ تِمن چھُ اَسہِ دۄنؤنی شُرٮ۪ن تہِ بَڑٮ۪ن تہِ اَسہِ ہیٚچھناوُن زِ یہِ چھُ واریاہ زیاد ضٔروٗری چیٖز آبُک سیفٹی یِم یتھ مَنٛز اَسہِ ہیٚچھناوان چھِ تِمن تہِ چھُ تہِ تِم کِتھ کنۍ ہٮ۪کَن سیف روٗزِتھ پولَن نِش یِمَن دٔریاوَن نِش واریاہَن چیٖزَن پَتہٕ چھِ أسۍ تِمَن بیٚیہِ ہیٚچھناوان ماٹِویٹ کران تِمَن تِمَن چھِ أسۍ حوصلہٕ دِوان بیٚیہِ تِمَن چھِ اگر تِم اصٕل کُنہِ جایہِ پَتہٕ چھِ تِمَن أسۍ کَمپِٹِشنَس مَنٛز نِوان تِمَن چھِ آسان پَتہٕ واریاہَن یِتھ کٔنۍ ڈَل لیکَس مَنٛز چھِ آسان کَمپِٹِشَن یا واریاہَن جایَن چھُ آسان کَمپِٹِشَن ہِندُستانَس مَنٛز اگر سٲنۍ کانٛہہ کھِلٲڑۍ یِم اَسہِ چھِ اگر تمو آسہِ کانٛہہ چیٖز زیوٗنمُت تہِ تِمَن چھِ أسۍ کَران ماٹِویٹ تِمَن چھِ أسۍ دِوان شابٲشی دِوان تِمَن چھِ أسۍ دَپان تۄہہِ کوٚرو اصٕل چیٖز تِمن چھِ أسۍ دِوان حوصلہٕ امبہٕ اگر وۄنۍ کانٛہہ ہاران چھُ تٔمِس چھِ أسۍ بیٚیہِ کَران حوصلہٕ دِوان زِ تُہۍ کٔرِو تۄہہِ چھُو وٕنہِ تھوڑا بہت ہیوٚر بوٚن تُہۍ ہیٚکِو یہِ پَکنٲیِتھ تُہۍ ہیٚکِو یہِ برونٛہہ کٔرِتھ اَوَے چھِ یہِ پَتہٕ چھِ أسۍ تِمَن بیٚیہِ ہیٚچھناوان یِم چیٖز اَ اَوَے پَزِ ییٚتہِ کٔشیٖرِ مَنٛز چھ اَسہِ واریاہ زیادٕ ضٔروٗری چہِ اَسہِ پَزِ ییٚتہِ سہِ سِومِنٛگ ہُنٛد ٹرٛینِنٛگ تہٕ ییٚتہِ گٔژھ آسٕنۍ واریاہ زیادٕ اَمہِ خٲطرٕ کوچ یہِ چھِ اَسہِ خٲطرٕ واریاہ زیادٕ اصٕل چیٖز یہِ چیٖز اِنسانَس واریاہ زیادٕ ضوٚرتھ یہِ چیٖز